بٲڈ وا اَگر أسۍ وُچھٕو بٲڈ یُس یِم بٲڈ چھِ سانہِ خٲطرٕ واریاہ زیادٕ ضُروٗری کیٛاہ أمۍ سۭتۍ چھِ سون نٮ۪چرَل ہٮ۪بِٹیٹ کیٛاہ گژھان کٲم اَصٕل روزان تاکہِ صُبحٲے صُبحٲے نِنٛدِرِ ؤتِتھ چھِ أسۍ آسان نِنٛدرِ وُچھِتھ چھِ اَگر صُبحٲے وُچھٕو أسۍ بِچرَن ۂنٛد یا کاوَن ہُنٛد کاو سُہ تِہُنٛد سُہ مطلب شور شَر اِنسان چھِ خوش گژھان تٔمۍ سۭتۍ مگر اِنسان سُنٛد کیٛاہ سُہ نٮ۪چٕرَل ہٮ۪بِٹیٹ اِنسان چھِ کران فیٖل اَصٕل کیٛازِ یُس اَگر أسۍ کاو وُچھٕو کاو کیُتھ چھِ آسان کاو چھِ آسان کیُتھ کرُہُن کَلَر ناوَس چھِ آسان کرُہُن کَلَر یُس تٔمۍ کرہٕنۍ کَلَر سۭتۍ چھِ مہشوٗر یِوان مانٛنہٕ یا بِچِرۍ چھِ أسۍ وُچھان یا گانٹہٕ چھِ أسۍ وُچھان یا أسۍ چھِ وُچھان کیٛاہ أسۍ چھِ وُچھان کیٛاہ ژَرِ چھِ وُچھان یا ہارِ چھِ أسۍ وُچھان تِہُنٛد شور شَر کیٛاہ چھِ آسان تٔمۍ سۭتۍ چھِ گژھان اَسہِ خۄش تِہُنٛد سُہ صُبحٲے صُبحٲے سُہ یہِ کیٛاہ کران زَنہٕ چھِ تِم صُبحٲے اَکہِ قسمُک سُہ گٮ۪وان پَنُن پَنُن چہل پہل چھِ تٔمۍ کران تہٕ یُس یہِ چھِ آسان کیٛاہ چھِ اَتھ ناو اَگر أسۍ وُچھٕو کوتَر کوتَر چھِ کران کٔشیٖرِ ہِنٛدۍ واریاہ یِم چھِ آسان شوقیٖن شوقیٖن رَچھن پَنٛنہِ پالَن خٲطرٕ تاکہ یِمَن چھِ گژھان یہِ خۄش یِمَن چھِ آسان واریاہ کَلَر أڈۍ چھِ آسان سفید أڈۍ چھِ آسان ڈِفرَنٛٹ ڈِفرَنٛٹ کَلرَن ۂنٛدۍ چھِ آسان واریاہ واریاہ یِم کوتَر یِم چھِ گژھان باقِیَن لُکَن تہِ خۄش أمِکۍ چھِ واریاہ چاہے سُہ مِثال کے طور پر یُس شالہ بُک چھِ أمۍ کُے نٮ۪چرَل ہٮ۪بِٹیٹ تِمَن ملان تَتہِ یِم چھِ أسۍ پٕرزٲرُو تَتہِ کران أمۍ سۭتۍ چھِ تِم کیٛاہ کران کٲم کٮ۪م کریۭل چھِ یِم کھیٚوان تَتہِ باقٕے اِکوسِسٹَم چھِ یِم سانہِ خٲطرٕ اَصٕل بچاوان تہٕ یِم کوتَر چھِ یا باقٕے جاناوَار چھِ یِم چھِ سٲنِس اٮ۪نوارامیٚٹَس خٲطرٕ واریاہ زیادٕ اَگر نہٕ یِم آسَن اٮ۪نوارامیٚنٹَس منٛز اَسہِ کیٛاہ بَنہِ اَسہِ بَنہِ ییٚتہِ مَتَن بٮ۪مارے یاژٕ ساروی کھۄتہٕ زیادٕ اس لیے چھِ یِم یِم کوتَر چھِ یا یِم چھِ یِم چھِ أسۍ کران واریاہ زیادٕ خۄش یِم چھِ اَسہِ واریاہ زیادٕ خۄش گژھان یا یِم چھِ ییٚتہِ چھِنہٕ اَکُے جاناوَارا ییٚمہِ خٲطرٕ کِہیٖنۍ اَسہِ پَزَن زیادٕ زیادٕ جاناوَار اَصٕل پٲٹھۍ رَچھنہٕ اَسہِ پَزَن تِم تِم یِم اٮ۪کٹیوٗٹی کَرٕنہِ ییٚمہِ سۭتۍ یِم تہِ روزَن یا یِہُنٛد اٮ۪نوارامیٚنٹ گژھِ نہ ڈِسٹٲرٕب کِہیٖنۍ تہٕ یُس یُس ییٚمہِ خٲطرٕ یُس سانہِ خٲطرٕ تہِ واتہِ بٮ۪نِفِشَل آسہِ سانہِ خٲطرٕ تہِ تہٕ أمۍ أمۍ موجوٗب کیٛاہ چھِ اَسہِ کیٛاہ پَزِ اَتھ أمۍ خٲطرٕ کَرُن اۭں اَسہِ پَزِ اِہُنٛد اٮ۪نوارامیٚنٹ اَصٕل صاف پَنُن اونٛد تھاوُن صاف پَنُن اٮ۪نوارامیٚنٹ تھاوُن صاف تاکہ یُس یِم یِم بٲڈ چھِ یا یِم جاناوَار چھِ یِم کیٛاہ روزَن یِم روزَن اَصٕل تہٕ أتھۍ سۭتۍ تِم تِم کیٛاہ کَرَن پَتہٕ تِم کَرَن سون لوکَل اٮ۪رِیا تہِ اصٕل مطلب سُہ سُہ روزِ سانہِ خٲطرٕ فٲیِدٕ منٛد تہٕ سون ہٮ۪بِٹیٹ تہِ بَنہِ اَصٕل أمۍ خٲطرٕ سون لوکَل اٮ۪نوارامیٚنٹ تہِ بَنہِ اَصٕل تہٕ یُہٕے یُہٕے چیٖز چھِ اَسہِ اَگر أسۍ وَنَو کشمیٖرَس منٛز چاہے ژٔر چھِ وٕچھان یا ہٲر چھِ وٕچھان یا توتہٕ چھِ وٕچھان یا بِچِرۍ چھِ وٕچھان یا کاو چھِ وٕچھان گانٹہٕ چھِ وٕچھان یا واریاہ چیٖز چھِ وِچھان تٔمۍ سۭتۍ کیٛاہ گژھان چھِ کٲم یِم چھِ سانہِ خٲطرٕ آسان یِم اَگر أسۍ یہِ یُہٕے یِم یِم چیٖز چھِ یِم یِم جاناوَار چھِ آسان یِم چھِ کران کیٛاہ کٲم مٕمٕتھۍ جاناوَار چھِ آسان یِم چھِ تِم تٔمۍ پٮ۪ٹھ کران کیٛاہ پَنُن فُڈ کران حٲصِل یا باقٕے چیٖز کران باقٕے کیٛاہ اَسہِ کیٛاہ مِلہِ اَسہِ یہِ گندگی یا یُس یہِ مُکرار چھِ یہِ چھِ گژھان ختم یا یِم کٔٮ۪مۍ کریۭل چھِ آسان سٲنِس منٛز تِم چھِ گژھان ختم تِم چھِ کران کٲم تِم چھِنہٕ کران یہِ چیٖز کِہیٖنۍ تہٕ یہِ چھِ روزان یہِ چھِ روزان سانہِ خٲطرٕ بٮ۪نِفِشَل أمۍ موجوٗب تِکیٛاہ یہِ یِم چھِ أمۍ چھِنہٕ سانہِ خٲطرٕ کران یِم چھِ یِم چھِ آسان سانہِ خٲطرٕ أمۍ موجوٗب فٲیِدٕمنٛد یِم چھِنہٕ سانہِ خٲطرٕ کران مطلب مُکرارٕکۍ چیٖز کِہیٖنۍ یِم چھِ سانہِ خٲطرٕ واریاہ زیادٕ اَصٕل اَسہِ چھُ لَگان پتہ کہ مطلب اَگر أسۍ مطلب واریاہ جاناوَار چھِ تٔم تہِ اَگر تِم مطلب یِم چھِ أمۍ سۭتۍ چھِ اَسہِ اِنڈِکیشَن مِلان کہ سون ماحول کوٗتاہ پٕلوٗٹٕڈ چھِ یا سون ماحول کوٗتاہ یہِ چھِ مطلب ییٚمہِ کہ وجہ سۭتۍ چھِ اَسہِ مطلب سون ماحول چھُ روزان صاف تہٕ پاک آلوٗد چھِنہٕ گژھان بیٚیہِ کِہیٖنۍ یہِ چھِ واریاہ زیادٕ اَصٕل سانہِ خٲطرٕ کہ أسۍ کَرَو کٲم أسۍ پالَو زیادٕ زیادٕ جاناوَار أسۍ کَرو زیادٕ زیادٕ جاناوَارَن پٮ۪ٹھ کیٛاہ کٲم تاکہ یِم یِم جانوَر چھِ یِم کَرَن اَسہِ پتہٕ آنہِ سانہِ خٲطرٕ اَصٕل چیٖز یہِ کٲشِر پٲٹھۍ کیٛاہ چھِ وَنان أسۍ کٲشِر پٲٹھۍ چھِ أسۍ واریاہ پھرِ وٕچھان کہ کٲشِرِس منٛز چھِ یہِ یِمَن چیٖزَن کیٛاہ وَنان کٲشُر ناو نَتہٕ چھِنہٕ یِمَن یِم چیٖز ناو کیٚنہہ یِم سانیٚو کٲشِریٚو برونٛہہ پٮ۪ٹھ کہ یُس یہِ چاہے ایٖگَل چھِ أمِس ایٖگٕلَس وَنان چھِ أسی کٲشِر پٲٹھۍ ناو کیٛاہ گانٹ یا کاو چھِ تٔمِس چھِ وَنان أسۍ کرو بدلہٕ کاو سُہ کیٛاہ چھِ آسان کرُہُن کَلَرُک کاو چھِ آسان تٔمِس سُہ کیٛاہ چھِ آسان وُڈِتھ چھِ ہٮ۪کان یا سُہ چھِ آسان سُہ چھِ آسان مطلب یہِ چیٖز کٮ۪میٚن چھِ کھیٚوان یا یِم چھِ کھیٚوان یا کوتُر چھِ أسۍ وُچھان کوتٕرَس کیٛاہ چھِ ناو اَصٕل کو کوتٕرَس چھِ اصٕلی ناو پٮ۪روٹ مگر أسۍ چھِ تٔمِس وَنان کٲشِر پٲٹھۍ ناو کیٛاہ کوتُر چھِ کٲشِرِس منٛز مطلب سانہِ خٲطرٕ اَصٕل چیٖز کہ یہِ أسۍ چھِ تٔمِس وَنان یِتھ پٲٹھۍ یہِ ناو اَسہِ چھِ سانیٚن مطلب اَسہِ چھِ برونٛہہ پٮ۪ٹھ پتہ کہ أمِس چھِ وَنان کوتُر سُہ اَسہِ چھِ گژھان یہِ سہل تہٕ آسان وَنُن یہِ ناو تہٕ بیٚیہِ کیٛاہ چھِ یُس یہِ ژٔر چھِ یا گانٹ چھِ یا یہِ بِچِرۍ چھِ بِچِرۍ چھِ آسان اَکھ لوکُٹ اَکھ جان أمِس چھِ وَنان أسۍ کٲشِر پٲٹھۍ ناو کیٛاہ بِچُر نَتہٕ چھِنہٕ أمِس بِچُر ناو کِہیٖنۍ یا گانٹھ چھِ یا ہٲر چھِ یا ہارِ تہِ چھِ وَنان یہِ چیٖز ناو کِہیٖنۍ ہارِ چھِ آسان یہِ اصلی بَدل ناو تہٕ ہٲر چھِ سانہِ خٲطرٕ اَصٕل تہٕ بیٚیہِ یہِ ہہ یہِ گانٹہٕ چھِ ہٲر چھِ ژٕر چھِ یا باقٕے باقٕے جاناوَار چھِ یِم چھِ سانہِ خٲطرٕ فٲیِدٕمنٛد یِم چھِنہٕ سانہِ خٲطرٕ یِم کہ یہِ چیٖز کِہیٖنۍ تہٕ اس لیے کیٛاہ کَرَو أسۍ کٲم اس لیے چھِ اَسہِ پَزَن یِم یِم چیٖز یِم کَرٕنۍ پالٕنۍ یِم جاناوَار یِم جاناوَار پَزَن پَزَن اَسہِ پالٕنۍ یُس کٔش کٔشیٖرِ منٛز چھِ واریاہ زیادٕ مہشوٗر یِہُنٛد اَگر أسۍ وُچھٕو فاریٚنَس منٛز یا ویٚسٹٲرٕنَس منٛز تِمہٕ مطلب یُس تَتہِ نٮ۪ٹوٕرٕک اٮ۪رِیا چھِ یِمہِ کہ وجہ سۭتۍ کیٛاہ چھِ گومُت ریڈیشَن چھِ واریاہ زیادٕ آسان تٔمۍ کہ وجہ سۭتۍ چھِنہٕ مطلب زیادٕ جاناوَار ہٮ۪کان تَتہِ سٕروایِو کٔرِتھ تَتہِ کِہیٖنۍ تہٕ اٮ۪ز کَمپٲڈ ٹُو اَگر أسۍ وُچھٕو کٔشیٖرِ منٛز کٔشیٖرِ منٛز کیٛاہ چھِ آسان کٔشیٖرِ منٛز چھِ آسان واریاہ زیادٕ